آز برٛونٛٹھ رٮ۪تھ ہَس حظ کَریو مےٚ بوٗٹھ اَکھ آڈَر سُہ حظ اوس اَمیُک حظ نَیکی ہُنٛد بوٗٹھ سُہ کَریو مےٚ آن لاین آڈَر اٮ۪مَزانَس پٮ۪ٹھ سُہ بوٗٹھ ہَسا اوس تَتھ اوس زَبَردَس حظ ییٚلہِ مےٚ سُہ لوگ تَتھ حظ ٲس فِٹِنٛگ حظ زَبَردَس تَمیُک سایز اوس ٲٹھ سایز حظ ٲٹھ نمبر کیٛاہ چھِ تَتھ وَنان اَصٕل بَنیو سُہ ریٹَس پٮ۪ٹھ تِمَن دۄہَن اوس چَلان تَتھ بوٗٹَس حظ تَتھ برٛینٛڈَس اوس نَیکی برٛینٛڈَس اوس چَلان تِمَن دۄہَن آفَر سُہ اوس واریاہ اَصٕل برٛینٛڈ اَکھ چھِ سُہ واریاہ اَصٕل برٛینٛڈ تہِ بیٚیہِ حظ چھِ سُہ واریاہ اَصٕل بوٗٹھ تہِ اوس سُہ ییٚلہِ مےٚ سُہ ییٚلہِ مےٚ سُہ لوگ بہٕ گوس واریاہ خۄش سُہ اوس کھۄرَن منز سَجان تہِ اوس سُہ واریاہ اَصٕل واریاہ ذَبَردَس بوٗٹھ اوس سُہ آ باقی